اَسلامُ علیکُم اَسہِ حظ بوٗز جِناب یِتھ پٲٹھۍ بوٗز اَسہِ لوکلَن نِش تہٕ بیٚیہِ وُچھ نٮ۪ٹَس پٮ۪ٹھ تہِ حظ اَسہِ بوٗز کہ تۄہہِ چھُو کاپَر بَڑٕ یِم لَکجٔری وغیرہ اَتھ سۭتۍ چھُو تُہۍ کران حظ آ بِلکُل اَسہِ چھِ یِتھ پٲٹھۍ حظ ہوٹَل چلان حظ تہٕ أمۍ خٲطرٕ گژھَن ٲسۍ اَسہِ ضُوٚرَتھ تِم لَکجٕری آیٹَمٕز بَڑٕ تِکیٛازِ سٲنِس ہوٹلَس آ وُچھ حظ اَسہِ نِش چھِ آسان یِم ٹوٗرِشٹ وغیرہ یِم وی آیۍ پیٖز وغیرہ یِم چھِ بُکِنگ آلرٔڈی سٲنِس ہوٹلَس پٮ۪ٹھ تھاوان کٔرِتھ تہٕ أمۍ خٲطرٕ سون یُس تہِ اَسہِ آیٹَم ہوٹلَس منٛز گژھِ آسُن یہِ گژھِ بَڑٕ لَکجٕری یہِ گژھِ بَڑٕ خوٗبصوٗرَتھ اٮ۪ٹریکٹیوٗ آسُن تہٕ أتھۍ بارَس منٛز کریو اَسہِ چیٚک یہِ حظ یہِ ویب سایِٹ تہٕ تَتہِ وُچھ اَسہِ تُہُنٛد تہٕ بیٚیہِ بوٗز اَسہِ لوکلَن نِش تہِ گوٚو اَسہِ معلوٗم تہٕ اَسہِ وُچھ اَسہِ کہ تۄہہِ چھُو بَڑٕ آیٹَم حظ ویٚل کالٹی آیٹَم أمی موجوٗب اَسہِ دۄپو أسۍ کَرَو وٮ۪رِفٲے تُہۍ کیٛاہ ریٹھا ویٹھا چھُو تُہۍ دِوان کِتھ پٲٹھۍ چھُو دِوان حظ

اچھا وُچھ حظ وُچھ حظ اَسہِ چھِ دُو ہوٹَل نوٕے نوٕے حظ کھوٗلمُت تہٕ اَتھ خٲطرٕ چھِ اَسہِ واریاہ ضُروٗرَتھ اَسہِ گٔے کَمٕے اَکھ زٕ ؤری ہوٹلَس اَسہِ چھِ واریاہ آیٹَمٕز اَتھ پَرٕ تہٕ مگر گژھِ آسُن حظ ٹاپ کالٹی آیٹَم یُس حظ مطلب یُس بیٚکِس ٹوٗرِسٹَس وغیرہ یُس دِل نِیہِ تٔمِس یُس بَڑٕ خۄش کَروُن چیٖز آسہِ تہٕ بیٚیہِ گژھِ آسٕنۍ ریت ریٹ تہِ ریٖزِنیبُل ٹھیٖک حظ چھِ ٹھیٖک حظ چھِ ٹھیٖک اسلامُ علیکُم